یُس زَن ہِندُستانُک ٹرانسپوٹِنگ سِسٹَم چھُ سُہ چھُ یی یہِ ہیٚکَن یا چھِ ییٚتہِ اِنسان ہؠکَن گاڑِ استعمال کٔرِتھ سُہ ہیٚکہِ بیٚکِس جایہِ وٲتِتھ یا ہوٲیہِ جہاز ییٚمہِ سۭتۍ بیٚکِس رِیاستس منٛز ہیٚکہِ وٲتِتھ یا ٲبی ٹرانسپوٹ تہِ چھُ ییٚتہِ ایویلیبٕل یَتھ ییٚتہِ چھِ ہِندُستان چھُ واریاہ بوٚڑ مُلک ییٚتہِ چھِ واریاہ دوٗر دراز علاقہٕ یِمن نہٕ وٕنہِ سڑکہٕ چھِ گٔمژٕ کینٛہہ یِم زَن وٕنہِ باقین مُلکَن باقیَن علاقَن سۭتۍ وٕنہِ ڈِسکونیکٹ چھِ امہِ خٲطرٕ پَزِ سڑکہٕ بناونہِ تہٕ تِم مین مین علاقَن سۭتۍ رَلاوٕنۍ یِتھۍ پٲٹھۍ زَن گژھِ ٹرانسپوٹ سِسٹَم تہِ اِمپروٗ تہٕ کنیکٹِوِٹی تہِ گژھِ اِمپروٗ